اننت ناگس منٛز چھِ واریاہ مقامات وٕچھٕنۍ لایق مگر یُس زَن مےٚ چھُ باسن ساروی کھۄتہٕ خوٗبصوٗرت علاقہٕ چھُ پہلگام پہلگامس چھِ مٔنزۍ لیٚدٕرِ گُزران تہٕ اَگر أسۍ وٕچھو یہِ چھِ اَمچہِ خوٗبصوٗرتی واریاہ اضافہٕ کران تہٕ اَتھ أنٛدۍ أنٛدۍ چھِ سر سَبٕز جنٛگل یِم زَن بَڑٕ وٕچھٕنۍ لایق چھِ تہٕ اَتھ چھِ بیٚیہِ ہیرکِنۍ ہیرِ واریاہ ناگ یِوان یَتھ منٛز تارسر چھُ یِوان مرسر چھُ یِوان تہٕ اَمہِ مٔزیٖد چھِ اَتہِ یۄس زَن ساروی کھۄتہٕ زیادٕ مشہوٗر جاے چھِ سۄ چھِ اَتہِ چھِ اکھ گۄپھ اکھ تَتھ چھِ أسۍ وَنان شری امرناتھ کیو تہٕ یور واریاہ ہِنٛدوٗ بٲٮے سٲنۍ زِیارَت کرنہِ یِوان چھِ اَمہِ مٔزیٖد اَگر أسۍ وٕچھو اننت ناگس منٛز کیاہ چھُ وٕچُھن لایق سُہ چھُ یہِ ویریٖناگ چھُ یِوان ییٚتہِ یُس ناگ چھُ یُس زَن جہلمُک ممبا چھُ اَمہِ علاوٕ چھُ کۄکر ناگ چھُ یِوان خوٗبصوٗرَت علاقہٕ ماننہٕ تہٕ اَمہِ مٔزیٖد اَگر أسۍ وٕچھو ویٚجبیریُک ٹیمپٕل چھُ وجیشورا ٹیمپٕل یَتھ پٮ۪ٹھ ویجیشورا ناو چھُ پیومُت سُہ تہِ چھُ کَلچرل امپارٹینس تھاوان تہٕ اَمہِ مٔزیٖد أسۍ وٕچھان چھِ پانٛڈو لَٹین یُس زَن وَنان چھِ یُس مارٹین سون ٹیمپٕل چھُ یُس زَن بَنومُت چھُ للت آدتیہا ہن سُہ تہِ چھُ واریاہ امپارٹنس تھاوان تہٕ اَمہِ مٔزیٖد اَگر أسۍ وٕچھو سٲنِس ڈِسٹرکس منٛز چھِ واریاہ کصٕب لٕکن تہٕ یِم چھِ قٲلیٖن قٲلیٖن بَناوان قٲلیٖن کٲم کران یعنے تہٕ بیٚیہِ چھِ نَمدٕ بَناوان یہِ تہِ چھُ مشہوٗر یِوان اننت ناگ چھُ اَمہِ خٲطرٕ مشہوٗر تِکیازِ ییٚتہِ چھِ نَمدٕ بَناوان یِم زَن وٕنٛکیٚس چھِ أسۍ وٕچھان کینلونَس اَنٛدر چھِ أسۍ بَناوان یِم نمدٕ تہٕ بیٚیہِ بیٚیہِ چھِ یہِ مشہوٗر اَمہِ موٗجوٗب زِ اننت ناگ چھُ کَلچرل امپارٹینس تھاوان واریاہ یَتھ منٛز یُس یہِ کٔشیٖر ہُنٛد اَصلی کَلچر چُھ سُہ چھُ یِوان اننت ناگ کٮ۪ن لُکن منٛز لَبنہٕ